ہیٚلو اَسلامُ علیکُم آ أسۍ چھِ ریٖشی موبایِل سینٹَر پٮ۪ٹھ آ تۄہہِ ٲسوٕ ترٛوومُت ریڈ می نوٹ نایِن شیرنہٕ خٲطرٕ اَتھ گٔے رٮ۪تھ شیٖرِتھ تہِ تُہۍ چھِو نہٕ یور یِوانٕے اَچھا وۅنۍ کَر وۅنۍ کَر اَچھا ۅۅنۍ یِیِو تُہۍ صُبحس تیٚلہِ اتھ نِنہِ فون چھُ فِٹ اَصٕل چھِ چَلان اَتھ اوس ڈِسپُلیٚیَس منٛز تھوڑا پرٛابلِم اَتھ ترٛوو اَسہِ نوٚو ڈِسپُلے اَتھ اوس ڈِسپُلے فُل خراب اَچھا پنٛداہ ساس

ڈِسپُلیٚیس شیرنہٕ خٲطرٕ اَتھ چھِ اَتھ لوٚگ اَسہِ درٛۅگ ڈِسپُلے شےٚ حال یہِ چھُ ریٖزنیٚبُل پرٛایِز مےٚ کوٚروٕ تۅہہِ دۄیہِ ترٛیٚیہِ لٹہِ تۅہہِ اوسوٕ دۄہَے فون یِوان سُچ آف ہے پتہٕ تُہۍ دیٖتو قٕسطن منٛز تہِ پونٛسہٕ تۄہہِ کُس ونٮ۪و کیٚنٛہہ یہِ چھُ واریاہ اَتھ چھِ واریاہ درٛۅگ ڈِسپُلے لٲگِتھ تَوے تۄہہِ کوٚروٕ دۄیہِ ترٛےٚ لٹہِ فون تُہۍ ٲسوٕ نہٕ تُلانٕے اَسہِ لاگیٛاو تۅہہِ وَنُن اَدٕ وُنہِ کیٛاہ کَرو أسۍ اَسہِ کوٚر ٹھیٖک اَسہِ گژھن نا پونٛسہٕ تہِ میلٕنۍ کَم اَتھ کیٛاہ گَژھِ کَم پانٛژھ ہَتھ گَژھِتھ پَتہٕ زیادٕ کھۄتہٕ زیادٕ کَم اَتھ کیٛاہ ہٮ۪کو أسۍ کٔرِتھ اَسہِ کوٚر موبایل ٹھیٖک اَسہِ میلاو پانس یہِ ژۄداہ شتھ ژۄداہ ساس پانٛژن ہتن یہِ ڈِسپُلے بیٚیہِ یہِ اوس ییٚتی اَتھ اوس گوٚمُت واریاہ کال اَتھ ڈِسپُلییا یوٗتاہ تُہی تۄہہِ چھُو مطلب ژۄن رٮ۪تَن منٛز سورُے دیُن ہو سُہ گوٚو واریاہ زیادٕ سُہ کتہِ ہٮ۪کو أسۍ تھٲوِتھ

اَتھ موبایلس گوٚو رٮ۪تھ ییٚتہِ ہو تۄہہِ چھِ دِنۍ دٔہ ساس تُہۍ کیٛاہ وَنان ٲٹھ ساس دَہ ساس دَہ ساس سُہ یَتھ موبایلس گوٚو ییٚتہِ رٮ۪تھ یہِ آسہِ ہے نا تیٚلہِ مےٚ کٕنمُت کٲنٛسہِ امہِ کھۅتہٕ بہتر تۄہہِ تُہۍ کَر یِیِو وۅنۍ یَتھ نِنہِ ہے ژےٚ کمٔۍ مٔنگِی شُراہ ساس تۄہہِ چھُو دَہے ساس دِنۍ بیٚیہِ چھُو پٮ۪ٹھٕ چھُو ژور ژور رٮ۪تھ چھُسو بہٕ تۄہہِ دِوانتُہۍ ہٮ۪کِو نا ہَو کمِٔس ووٚنوٕ تۅہہِ تۅہہِ ووٚنوا